بہٕ ہسا چھُس اچھولہٕ روزان أسۍ چھِ دوس پانٛژھ دہ ٹیوٗشن حظ گژھان اسلام آباد تہٕ پگہہ چھِ أسۍ یژھان تُہنٛدس موگل ویو رٮ۪ستورنٹس پٮ۪ٹھ گٮ۪ٹ ٹُگیدر کرُن تہٕ أسۍ سمکھہ ہاو سٲری یار اکوٹے تمہِ موٗجوٗب اوس اسہِ چیک کرُن زِ تُہنٛدس رٮ۪سٹورینٹس منٛز چھا جاے اصل پٲٹھۍ پارکنٛگ خٲطرٕ کیٛازِ اسہِ آسن کار یا بایِک سۭتۍ بیٚیہِ بیہنس خٲطرٕ بیٹھک گٔژھ آسٕنۍ صاف شفاف کھٮ۪ن چنس منٛز گٔژھ آسٕنۍ وازوانٕکۍ سٲری بیسکٕز بیٚیہِ حظ گوٚس سلات تہِ آسُن تریش گٔژھ صاف آسٕنۍ بیٚیہِ کولڈ ڈرنکٕس تہِ گژھن آسٕنی أسۍ حظ چھِ تُہنٛدس رٮ۪سٹورینٹس منٛز امہِ برٛونٛٹھ تہِ کھٮ۪ومُت چیومُت تہٕ أسۍ چھِ یژھان آز تہِ پگہہ تہِ اوٗرۍ یُن